سون اٮ۪جوٗکیشن سِسٹم یُس یَتھ کٔشیٖر منٛز چھُ تَتھ منٛز چھِ یِم اِشوٗز أسۍ فیس چھِ چیلیجٔز فیس چھِ کران تَتھ منٛز چھُ ڈراپ اَوُٹٔس تہٕ اٮ۪پسینٹیٖز بیٚیہِ تہِ چھِ أسۍ کیٚنہہ کیٚنہہ چیٖز چیلیج فیس کران کولٹی اٮ۪جکیشن چھُ یا نُمیرِکَل نُمیرِکَل ایبلِٹیٖز یا بیٚیہِ تہِ بیٚیہِ تہِ کیٚنہہ چیٖز چھِ أسۍ اٮ۪کٔسپوجر کِر کو کِرکورل اٮ۪کٹِوٹیٖز مَگر خاص کر چھُ اَسہِ ؤنکیٚس فوکَس کرُن ایبسنٹیٖزَن ایبسنٹیٖزمَس تہٕ ڈڑاپ اَوُٹزَن پٮ۪ٹھ یم ایبسینٹیٖزم تہٕ ڈڑاپ اَوٹٔس اِشوٗ فے یہِ چیلینجٔز ایڈرَس کرنہٕ خٲطرٕ چھِ اَسہِ کیٚنہہ اِنِشیٹِوز تُلۍمٕتۍ تَتھ منٛز چھُ مِڈ ڈے میٖل اَکھ مِڈ ڈے میٖلَس منٛز چھُ اکھ بَچہٕ یِوان اٮ۪ٹریکٹ کرنہٕ سُہ چھُ یِوان سکوٗلَس منٛز اٮ۪ٹرٮ۪کٹ کرنہٕ کہِ تٔمِس چہُ نوٗٹرِشَنُک خیال یِوان واریاہ زیادٕ تھاونہٕ تہٕ تٔمِس چھُ نیوٗٹرِشَن اٮ۪ٹریکٹ نوٗٹرِشنَل سَپوٹ یِوان دِنہٕ بَتہٕ چھُ یِوان دِنہٕ تَتھ منٛز تَتھ منٛز چھِ مُختٔلِف مُختٔلف چیٖز یِوان دِنہٕ ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ نہٕ بَچہٕ ڈِپینڈینٹ روزَن کَتھ پٮ۪ٹھ گرِ کہِ گرِ کہِ گرِکِس یَتھ گرِکِس بَتَس پٮ۪ٹھ یا گرِ کہِ چایہِ پٮ۪ٹھ گوٚو نوٗٹرِشن سۭتۍ چھُ اَسہِ ڈراپ اَوٹَن ہُند مَسلہٕ گژھان حَل لوٗکھ چھِ یَژھان یِم پیرینٹٔس چھِ تِم چھِ یَژھان سکوٗل سوزٕنۍ بَچہٕ اَمہِ موٗجوٗب کہِ تِمن گژھِ پٮ۪ٹھٕ گژھِ بوج واریاہ زیادٕ ہلکہٕ بیٚیہِ مِلیکھ بَتہٕ چاے تہِ اَصٕل پٲٹھۍ تِہُند تِہِندِ صحتَس خٲطرٕ تہِ روزِ سُہ واریاہ زیادٕ ٹھیٖک اٮ۪پسیٹیٖزمس منٛز چھِ أسۍ کرن کٲم سٲنۍ سکوٗل سِسٹَمَن چھُ تھومُت اکھ لِبرَل ایپروچ بیٚیہِ اکھ بیٚیہِ اکھ بیاکھ اکھ چھُ تَتھ چھِ وَنان کیروٹیٖن سِٹِک ایپروچ یَتھ منٛز اَسہِ اپسینٹیٖزمس منٛز چھُ اَسہِ تھٲومٕژ کَمپَلسٔری فاینَل ٹٔرٕم اٮ۪کزام دِنہٕ خٲطرٕ گژھِ آسُن ضروٗری پانٛژھ سَتَھ ٔپٔرسَنٹ ایبوو ایٹینڈینٔس اَگر پانٛژھ سَتَھ پٔرسَنٹ بۄن اَسہِ ایٹینڈَنٔس کٔر تَتھ چھُ پیرینٹن پیوان ضروٗری سکوٗلَن یُن کہِ بَچہٕ کیازِ سوٗزُتھ نہٕ ژٕ سکوٗل یہِ کیازِ اوس اٮ۪بسینٹ آسان تٔمِس چھُ تٔمِس چھُ پےٚ یِوان بوٗج تُلنہٕ کہِ یہِ کیازِ اوس ایپسینٹ تِمِکۍ ریٖزَنٕز پیوان دِنۍ سکوٗلَس منٛز کہِ اٮ۪پسینٹ کیازِ اوس سکوٗل کیازِ اوس نہٕ یِوان یا بیاکھ پروِجن چھُ اَسہِ تھومُت لیٖوِ ہُند سیوٚد چھُ پیرینٹَن ہُند پیوان پٔرمِشن نیُن پیرینٹَن ۂنز گژھِ پَتہ پیرینٹَن گژھِ سکوٗلَن گژھِ پَتہٕ آسٕنۍ پیرینٹو تھروٗ کہِ بَچہٕ کیازِ بوٗٹھ آز سکوٗل کُنہِ ساتہٕ آسہِ دود سُہ گژہِ سکوٗل ماسٹرَس پَتہٕ لَگٔنۍ کہِ بَچَس اوس دود سُہ انہِ میڈِکَل سٹِفِکیٹ سۭتۍ تَمہِ سۭتۍ تہِ چہِ أسۍ اِڈ ایڈرَس کران کہِ یُس ایبسینٹیٖزم چھُ بیاکھ چھُ ایبسینٹیٖزم رُکاونہٕ خٲطرٕ اکھ لِبرَل ایپروچ یِوان کرنہٕ یوٗز تَتھ منٛز چھُ بَچَس چھُنہٕ زیادٕ ڈانٹ دِوان مار چھِس نہٕ زیادٕ دِوان کیٚنہہ ما مارٕنِش چھُ بَچان تَمہِ سۭتۍ نٔصیحت چھِ زیادٕ زیادٕ یِوان کرنہٕ اکھ اکھ سُہ کَلٹِویٹ چھُ یِوان کرنہٕ تٔمۍ سُند ذہن اَمہِ آیہِ کہِ سُہ چھ یِوان تَیار کرنہٕ کہِ ژٕ چھُکھ یور ہیٚچھنہِ نہ کہِ مار کھیٚنہِ تہٕ تَمہِ سۭتۍ تہِ چھِ ایبسینٹیٖزم واریاہ زیادٕ اٮ۪نکوریج یا یہِ ڈِسکوریج گٔمٕژ تہٕ یِمو یِمو چیٖزَو سۭتۍ گے اَسہِ سَبسٔڈیٖزَن تہٕ ڈڑاپ اَوٹٔس سِسٹم